یُس تہِ کانٛہہ أسۍ سُپوٹٕس چھِ گِندان چاہے کِرکَٹ چھُ فٹ بال چھِ ہاکی چھ والی بال چھِ اَتھ مَنٛز چھُ آسان ٹیٖم ؤرِک ٹیٖم ؤرِک یِتھ کنۍ مَطلَب گوٚو اَتھ مَنٛز چھُ آسان واریاہ پٕلیر پانہٕ ؤنۍ گِندان گوٚو دیٹ میٖنٕز یہٕ یی نہٕ گِنٛدنہٕ توٚتانۍ یوٚتانۍ نہِ سٲری پٕلیر آسن اَکھ یونِٹِی مَنٛز آسن اَکھ أکۍ سُنٛد آسَن مانان اِتھے کٔنۍ چھُ اَسہِ تَران فِکرِ کانٛہہ تہِ سپوٹٕس ٲسۍ تَن اَتھ مَنٛز چھُ پیٚوان أکِس کیٚپٹین سُنٛد مانُن گوٚو یہِ چھُ یُس یہٕ ما کیٚپٹین چھُ آسان یہٕ چھُ اَنان اگر کِرکَٹَس مَنٛز وِچھو کَہَن پٕلیرَن چھُ اَنان یہٕ أکسی جایہِ پتہ چھُ یِم تِم کُنہٕ مَقصَدَس خٲطرٕ گِندان یِم یِمَن چھِ کَران کٲم یِم چھِ کَران اَتھ مَنٛز اَکھ گروٚپ بَناوان کَہَن پٕلیرَن ہُنٛد یِم چھِ پَتہِ لاگان گیم گِندُن گوٚو امہِ سۭتۍ چھُ تَران اَسہِ فِکرِ امہِ سۭتۍ چھُ یمِ کَران کیٛاہ کَران کٲم ٹُگیٚدَرَس مَنٛز چھِ یِم یِکۄٹَاے چھِ یِم کٲم کَران میچ چھِ گِندان اَتھ مَنٛز چھِ کینٛہہ بالَر تہٕ آسان کینٛہہ چھِ بیٹٕس مین تہٕ آسان کینٛہہ چھِ آل راوُنڈَر تہٕ آسان بییٚہٕ چھِ یِم آسان واریاہَن جایَن ہِنٛدۍ أکِس اَتھ ٹیٖمَس مَنٛز گوٚو دیٹ میٖنِز اَسہِ چھُ تَران فِکرِ واریاہَن جایَن ہِنٛدۍ چھِ یِم لُکھ یِوان أکسی جایہِ چھِ یِم أکسی ٹیٖمَس مَنٛز آسان کٲم کَران